مےٚ ہسا ٲسۍ پنٛنِس کاٹس منٛز کیٚنٛہہ سیورَل آیٹم ایڈ کٔرمٕتۍ مگر مےٚ نَسا درٛٲے نہٕ پونٛسے بہٕ ہسا چھَس دَپان وۄنۍ ژھٕنَکھ بہٕ یِم پنٛنہِ کاٹہٕ منٛز نٮ۪بر کٔڑِتھ